اوا اسہِ چھِ سِبلِنٛگٕس آ بیٚنہِ تہِ چھِ بوے تہِ چھُ تہٕ تِم مگر تِم چھِ میٛانہِ کھۄتہٕ واریاہ ڈِفریٚنٛٹ تِم چھِ اَلگ قٕسمٕکۍ پَلوٚو لاگان بہٕ چھیٚس اَلگ قٕسمٕکۍ پَلوٚو لاگان تِم چھِ اَلَگ قٕسمٕک کھیٚن چیٚن کھیٚوان بہٕ چھیٚس اَلَگ قٕسمُک کھیٚن چیٚن کھیٚوان اسہِ منٛز چھِ واریاہ سِملَرٹیٖز